أسۍ حظ چھِ کۄلگامہِ بَسان اَسہِ ہَسا چھِ واریاہ اَسہِ نزدیٖک ہَسا چھُ سٹینٛڈ ییٚتہِ تۄہِہ بَنہِ وٕ آٹوٗ تہِ بَس تہِ ٹرٛین چھَ تھوڑا دوٗرٕے پَہَم مگر ٹرٛین تہِ ہٮ۪کہِ بٔنِتھ تہٕ ہرکُنہِ دۄہ چھِ سہَ ایولیبٕل آسان لیٹ نایٹ تہِ چھَ سہَ آسان تُہۍ ہَسا ہیٚکِو اَڈٕ والٮ۪ن سۭتۍ کَنٹیکٹ کٔرِتھ تہٕ تِمَن سۭتۍ ہیٚکِو تُہۍ لیٹ نایٹَس منٛز تہِ آٹوٗ سٔروِس بَس سٔروِس کیب سٔروِس کار سٔروِس ہمیشہ مہیا روٗزِتھ بیٚیہِ ہَسا واریاہ کَم دٔستیاب ریٹَن پٮ۪ٹھ